اَسہِ چھِ اَکھ گٲڑۍ کَرٕنۍ بُک اَکھ کیب چھےٚ اَسہِ بُک کَرٕنۍ تہٕ مےٚ دِیِو تُہۍ اَکھ پوٗرٕ جانکٲری تۄہہِ کُس کُس گٲڑۍ چھُ اَسہِ چھِ پنٛںہِ مرضی مُطٲبق گٲڑۍ ضوٚرَتھ تہٕ اَسہِ چھِ گژھُن اَکھ ٹوٗرِسٹ سایٹ چھِ تَتھ چھِ ناو بنٛگَس اَسہِ چھِ تور گژھُن تہٕ سُہ چھِ اَکھ ہایکِنٛگ جاے یعنی کہِ تور چھِنہٕ اِتھ کَنٮ۪تھ گاڑِ گژھن کِہیٖنۍ تہٕ اَسہِ گژھِ نہٕ اَکھ لوکَل گٲڑۍ آسٕنۍ کِہیٖنۍ اَسہِ گژھن آسٕنۍ جیٖپ یا تھار یِتھ کَنٮ۪تھ گاڑِ گژھن اَسہِ آسٕنۍ مےٚ زیادٕ کوٗشِش کٔرۍزیو اگر تھار آسہِ اَسہِ گژھِ سُے تہٕ اَسہِ چھِ پانٛژَن نفرَن گژھُن تہٕ تھارَس مہ گژھن اَصٕل پٲٹھۍ اٮ۪ڈجَسٹ پانٛژھ نفر تہٕ بنٛگَس چھِ اَکھ اَصٕل جاے یور أسۍ ہایکِنٛگ خٲطرٕ گژھو تہٕ تۄہہِ چھُ یِوان اَکھ ضٔروٗری اَکھ رِکوٮ۪سٹ کَرنہٕ زِ سٲنۍ یہِ تھار تھٲیزیو ٹایمَس پٮ۪ٹھ اَسہِ تیار تاکہِ أسۍ کَرو نہٕ پَنُن مَزٕ راو راوو نہٕ کینٛہہ وقتٕکۍ کٔمی موٗجوٗب تہٕ تھار گژھِ بَڑٕ اَصٕل پٲٹھۍ آسٕنۍ اَسہِ گژھِ نہٕ ٹِک ٹِک پیٚنۍ کِہیٖنۍ تہٕ ڈرٛایوَر تہِ گژھِ اَصٕل آسُن تہٕ گٲڑۍ گژھِ اَصٕل سٔرِوس کٔرِتھ آسٕنۍ تہٕ بیٚیہِ گژھن نہٕ اَسہِ مُشکِلات پیٚنۍ کِہیٖنۍ تہٕ بیٚیہِ چھِ أسۍ پانٛژھ نفر تہٕ اَسہِ گژھِ نہٕ مُشکلات یِنۍ تَتھ منٛز کِہیٖنۍ یہِ آسہِ تُہٕنٛز واریاہ زیادٕ شُکُرگُزٲری زِ تُہۍ اگر اَسہِ ٹایمَس پٮ۪ٹھ وقتَس پٮ۪ٹھ تھار تھٲیِو اٮ۪ولیبٕل